سَتھ مارٕچ زٕ ساس ترٛوٚوُہ ٲس ہولی اکوُہ مارٕچ زٕ ساس ترٛوٚوُہ ٲس نوروز بایساکی ٲس ژۄدہ اپریل زٕ ساس ترٛوٚوُہ شیٚبہِ قدٕر ٲس اَردہ اپریل زٕ ساس ترٛوٚوُہ زٕتووُہ اپریل ٲس عیدُلفِطٕر